اَسلام علیکُم أسۍ حظ چھِ ٹیٛوٗرِسٹہٕ تہٕ اَسہِ بوٗز تُہۍ چھِو چھٔترِ کٕنان تۄہہِ چھَوٕ حظ آ چھٔترٕ چھٔترٕ چھَو حظ أسۍ حظ چھِ ٹیٛوٗرِسٹ اَسہِ حظ چھِ چھٔترٕ ضروٗرت چھٔترٕ چھَوٕ حظ تۄہہِ بَجہِ چھٔترٕ چھےٚ حظ مےٚ حظ ٲسۍ چھٔترٕ اَکھ نِنۍ تہٕ وۅنۍ کَر نِمہٕ بہٕ ٹھیٖک اَگر نہٕ کالہٕ ہیٚچِس بہٕ یِتھ تہٕ تیٚلہِ یِمہٕ بہٕ صبُحس بٔڈۍ چھٔتٕر چھےٚ مےٚ نِنۍ ٹھیٖک حظ چھُ چلو ٹھیٖک حظ